ییٚتہِ حظ چھِ بارہمولاہَس منٛز اگر أسۍ وٕنکٮ۪نَس وٕچھو وٕنکٮ۪نَس چھِ لگ بگ واریاہ زیادٕ یِم حظ مارکیٹَس منٛز مکان وکان چھِ تٕم حظ چھِ آز نَوِ سٹایلٕکۍ تِمَے چھِ اکثر آز یِوان کٕننہٕ تہٕ تَمہِ منٛز چھِ یِوان ہٮ۪نہٕ مٔلۍ تہٕ زٔمیٖن وغیرہ چھُ تِتھَے کٔنۍ ہےٚ کٕنان ہٮ۪وان تہٕ یُس حظ یِم پرٛٲنۍ مکان ٲسۍ تِم ژھٕ ژھٕنِکھ حظ کٕنِتھ تہٕ وۄنۍ چھِنہٕ لگ بگ پرٛٲنۍ مکان کینٛہہ تہِ بٔلکہِ حظ چھِ وٕنکٮ۪نَس اِمَے یوت یِم حظ نٔے مکانٕے یوت تہٕ پرٛٲنۍ حظ روٗدۍ نہٕ کِہیٖنۍ تہِ وٕنکٮ۪ن چھِ اِمَے وۄنۍ اگر کُنہِ شَے یہِ چھِ نہ حظ ہٮ۪وان وٮ۪وان کانٛہہ یُتھ مان ژٕ آسہِ وۄنۍ لگ بگ یہِ پرٛون مکان ہیوٗ تَتھ حظ چھِ کَرن کٲم تہٕ تَتھ چھُنہٕ مکانَس قۭمَتھ گژھان کِہیٖنۍ تہِ تَتھ چھُ گژھان اَکھ چھِ یُس زَن زٔمیٖن چھِ وٕچھَان کوٗت آسہِ حظ زٔمیٖن حظ چھُ تولان تَتھ چھِ لاگان یہِ گَز تہٕ وٕچھان چھِ کوتاہ چھِ زٔمیٖن تَمہِ پَتہٕ حظ چھُ زٔمیٖنَس گژھان قۭمَتھ تِکیٛازِ پرٛٲنِس مکانَس حظ چھُنہٕ گژھان یِتھ پٲٹھۍ قۭمَتھ کِہیٖنۍ تہِ زیادٕتر زٔمیٖن چھِ ییٚتہِ یہِ حظ زیادٕ تر مکان چھِ ییٚتہِ کیٛازِ ہٮ۪نہٕ یا کٕننہٕ چھِ یِوان یِم چھِ یِمَے نٔوۍ مکان پرٛانٮ۪ن مکانَن چھُنہٕ تیوٗت قۭمَتھ یِوان کینٛہہ تہِ وٕنکٮ۪نَس ییٚتہِ چھِ واریاہ قٕسمٕکۍ مکان مطلب پرٛٲنۍ مکان چھِ یِم حظ ٹاوُن چھُنہٕ حظ ٹاونَس منٛز چھِ وٕنۍ تہِ تھوڑا پرٛون مکان تِکیٛازِ حظ چھِنہٕ منسِپٔلٹی موجوٗب خاص یہِ پھٔٹرٲوِتھ تہٕ نوٚو بَنٲوِتھ کِہیٖنۍ تہِ تہٕ سُہ حظ چھِ اَکھ مسلہٕ تہٕ تَمہِ سپوز چھِ بیٚیہِ تھوڑا تَتھ کیٛاہ چھِ وَنان یہِ حظ یہِ پونٛسہٕ وونٛسہٕ کِنۍ تہِ تھوڑا کَم آسان تہٕ تَوٕ موٗجوٗب چھِ یہِ گامَن منٛز حظ چھِنہٕ وۄنۍ مِلان کانٛہہ پرٛٲنۍ مکان زیادٕ کینٛہہ وۄنۍ حظ چھُ کُنہِ سایڈٕ دوٗر دراز ایریاہَن منٛز حظ چھِ تہٕ تَپٲرۍ چھِ تیٖژاہ قۭمَتھ تہِ دِوان کِہیٖنۍ باقٕے چھِ یِم نٔوۍ مکان چھِ یِمَن حظ چھِ اَصٕل قۭمَتھ گژھان وۄنۍ کینٛہہ یِم نٔوۍ ماڈٔرٕن سٕٹایلَس پٮ۪ٹھ چھِ بَنٲیِتھ یِم پرٛٲنۍ یِم چھِ بنٲیِتھ پرٛٲنۍ تہِ یِم وۄنۍ اَصٕل سٕٹایلَس پٮ۪ٹھ چھِ تہٕ تِمَن تہِ چھِ ٹھیٖک ٹھاک قۭمَتھ گژھان مگر یِم نٔوۍ مکان چھِ تِمَن چھِ واریاہ زیادٕ قۭمَتھ گژھان وۄنۍ اگر حظ رٮ۪نٛٹَس وٕچھو اگر کانٛہہ رٮ۪نٹَس نی تہٕ لۄکُٹ مکان اگر زٕ کَمرٕ یا ترٛےٚ کَمرٕ مکان نی بیٚیہِ آسٮ۪س کِچَن تہٕ سُہ حظ چھُ گژھان لگ بگ مےٚ چھُ باسان زٕ پا پانٛژھ ژور ساس ترٛےٚ ساس رۄپیہِ حظ چھِ گژھان مکان یَتھ منٛز حظ سُہ فیسَلٹی چھِ یِہٕے مطلب کَمرٕ آسٮ۪م بیٚیہِ آسہِ باتھروٗم اَکھ تہٕ سُہ گژھِ لَگ بگ ترٛےٚ ژور ساس رۄپیہِ بیٚیہِ آسہِ کِچَن یِہٕے حظ چھِ یہِ تہٕ باقٕے وٕنکٮ۪ن چھِ بازرَن منٛز نٔے نٔے مکان بَنٲوِتھ تِم تہِ چھِ گژھن درٛوٚگی تہٕ گامَن منٛز تہِ چھِ وۄنۍ نٔوۍ نوۍ مکان بَناوان تہٕ تَتہِ چھُ وۄنۍ چھُ منسپٔلٹی موٗجوٗب تھوڑا پرٛانہِ یِم بازرَن منٛز پرٛٲنۍ مکان تہِ وۄنۍ موجوٗد تہٕ تِم چھِ یِوان لَبنہٕ تَتہِ نَتہٕ حظ چھِ وٕنکٮ۪س زیادٕ تَتہِ ماڈٔرٕن یِم نٔے نٔے یہِ چھِ نہٕ حظ مکان تہٕ تٕمٕے ہُنٛد بَناونہٕ برونٛٹھ اوس یہِ آسان زیادٕ پَہَم اَکھ پوٚہَر یا زٕ پوٚہَر مکان یہِ اوس اَسہِ یا تہٕ اوس آسان لٔکرِ ہُنٛدُے یوت بَنٲیِتھ وٕنکٮ۪نَس چھِ سورُے سِمِٹٕڈ آسان تہٕ وٕنکٮ۪ن چھِ ترٛےٚ پوٚہَر تہِ بَناوان زٕ پوٚہَر تہِ بَناوان وٕنکٮ۪نَس حظ چھِنہٕ سۄ پَریشٲنی کِہیٖنۍ تہِ نہٕ